بلکل دون سۭتۍ چھِ اِنسانَس اَکھ چھِ خوٗن تہٕ کَران واریاہ زیادٕ دَورٕ اورٕ یورٕ خوٗن کَرِ دَورٕ اورٕ یورٕ باڑی جِسٕم سون تہِ چھِ روزان ٹھیٖک سٲنۍ بٕلَڈ سٔرکُلیشَن چھ ٹھیٖک پٲٹھۍ گژھان سون ہاٹ چھُ روزان ٹھیٖک سون دٮ۪ماغ چھُ روزان ٹھیٖک بیٚیہِ ییٚلہِ اِنسان دَوان چھِ اِنسان چھُ تازٕ ہَوا تہِ چٮ۪وان تِکیازِ أسۍ چھِ تٔتھۍ ایریاہَس منٛز تُکُنَتھ أسۍ چھِ جنٛگَل ایریاہَس منٛزٕے روزان أسۍ چھِ جنٛگلَس کُنتھٕے دَو دَو کَران تہٕ تاکہ أسۍ چھِ تازٕ ہَوا تہِ چٮ۪وان تمہِ سۭتۍ تہِ چھ سون دٮ۪ماغ روزان فرٛٮ۪ش بیٚیہِ چھِ ساروِی کھۄتہٕ بٔڑ کَتھ اِنسان ییٚلہِ دَوان چھُ اِنسان سُنٛد دٮ۪ماغ چھُ ڈایوٲٹ گژھان اِنسان سُنٛد دٮ۪ماغ چھُ پریشٲنیو نِش دوٗر گژھان تِکیازِکہِ أسۍ چھِنہٕ تمہِ ساتہٕ سونٛچَان آسَان پریشٲنیَن کُن کِہیٖنۍ أسۍ چھِ آسَان تَمہِ سٲتہٕ سونٛچَان أتھی دَو دَو کُنَتھ کہ اَسہِ کوٚت چھُ واتُن تہٕ أسۍ کوٗتاہ دَو دَو کَرو یُتھُے أسۍ اَتھ دَو دَو کَرنَس کُن چھِ سونٛچَان أسۍ چھِ آسَان اُکنَتھٕے سونٛچَان سون دٮ۪ماغ چھِ پریشٲنیو نِش دوٗر گژھان یوٗتاہ سون دٮ۪ماغ پریشٲنیو نِش دوٗر چھِ گژھان أسۍ چھِ کَران اَسہِ چھِ محسوٗس گژھان آرام أسۍ چھِ محسوٗس کَران ٹٮ۪نشَن روٚستُے أسۍ چھِ محسوٗس کَران آرام ہیوٗ تہٕ ییٚلہِ أسۍ پَتہٕ دَو دَو چھِ مۄکلاوان کٔرِتھ تہٕ أسۍ چھِ واریاہ زیادٕ آرام محسوٗس کَران